اَسلام علیکُم اَسہِ حظ اوس سوٗٹ ضروٗرت پاکِستانی سوٗٹ چھُوا پاکِستانی اَتھ کیٛاہ ریٹ چھِ تٔرٕ اَز چھِ نہٕ حظ نٔے تہِ درٛٲمٕتۍ آ ٹٔرکش سوٗٹ آ ہُم چھِوا رِیان تِمَن کیٛاہ حظ ریٹ گژھان یِمَن

اَچھا اَچھا اَچھا اَچھا ٹھیٖک اَچھا اَچھا ٹھیٖک

اَچھا اَچھا اَچھا اَچھا اَچھا ٹھیٖک چھُ توتہِ ؤنِو کیٛاہ چھُکھ اَچھا اَچھا ٹھیٖک چھُ کر یمو اَچھا اَچھا آ ٹُویٖڈ تہِ اَصٕل پیٖس

اَچھا اَچھا اَچھا ٹھیٖک حظ چھُ اَچھا ٹھیٖک چھُ

آچھا اَچھا ٹھیٖک اَچھا اَچھا ٹھیٖک اَدٕ حظ ٹھیٖک چھُ اَچھا ٹھیٖک